سٲنۍ زَن یُس یہِ گام چھُ ییٚتہِ چھُ اگرے کٲنٛسہِ کَرٕ ٲں زَنٛگہ دگ یا کوٚٹھِس دگ یا بۄنہٕ گۄڈَن دگ أسۍ چھِ ونان تتھ کٲشرۍ پٲٹھۍ رِیٖح تہٕ یا کریٚس زَنٛگہِ دگ تتھ تہِ چھِ أسۍ ونان ریٖح یِم زَن اسہِ سٲنۍ چھِ پرٛینۍ چھِ بُزرٕگ تِم حظ چھِ ونان دپان اتھ مٔتھِو سا مَچہِ تیٖل مَچہِ تیٖل کیٛاہ یُس زَن اسہ ٹرٛانسفارم چھُ آسان ییٚمہ پٮ۪ٹھ اسہِ پاوَر چھُ یِوان تتھ یُس أندرٕ تیٖل چھُ آسان یم چھِ دپان سُے تیٖل مٔتھِو تمہِ سۭتۍ ہَسا گَژھوٕ فَرَکھ یا چھِ یِم دپان لوکَل تیٖل مٔتھِو تمہِ سۭتۍ تہِ گَژھہِ فَرَکھ تہٕ یُس زَن میٛون یہِ بٕڑۍ بب اوس سُہ اوس کران کٲم ییٚلہِ تٔمس ریٖح ویٖح اوس گَژھان سُہ اوس تھاوان گنٛڈ کٔرِتھ اتھ ٲں ییٚمہ سۭتۍ دَجہِ سۭتۍ تمہِ سۭتۍ تہِ اوس تٔمس پین رِلیٖف گَژھان بیٚیہِ اوس سُہ تھاوان یا نوٗن پٕلس یہِ لدٕر رلاوان پَتہٕ ٲسۍ تِم تھاوان سُے گٔنڈِتھ دَجہِ مَنٛز تتھ ؤلِتھ تھاوان تمہِ سۭتۍ کیٛاہ اوس گَژھان تمہِ سۭتۍ اوس دَپان سُہ پین ہَسا چھِ امہِ سۭتۍ رِلیٖف گَژھان نیٖ پین یا کانٛہہ تہِ پین آسہِ تمہِ سۭتۍ وۄنۍ یم أسۍ لہٕ نوٚو آو نوٚو چھِ أسۍ یا زنڈو بام ونڈو بام کیٚنٛہہ مَتھان مگر یِم لوکَل ریٚمِڈیٖز آسہٕ تِم آسہٕ یمٔے